اَگر تۄہہِ ہٮ۪لدی چھُو روزُن پَنٕنؠن دۄہ دِشکؠن دۄہَن منٛز تَتھ خٲطرٕ چھُ واریاہ زیادٕ اکھ اَصٕل چیٖز کہِ زیادٕ کھۄتہٕ زیادٕ آب آب چٮ۪یِو بیٚیہِ یُس تُہۍ یہِ نؠبرِم یہِ فُڈ چھُ آسان مطلب کھؠن چؠن یُس أسۍ نیٚبرٕ کھیٚوان چھِ لایِک یَتھ أسۍ وَنان چھِ جنٛگ فُڈ چھِ کھیٚوان یا کولڈ درٛنٛک چھِ چیٚوان یہِ چھُ سورُے بَنٛد کَرُن میوٕ چھِ کھؠنۍ زیادٕ زیادٕ تہٕ بیٚیہِ یُس یہِ نیٚبرٕ جوٗس چھُ آسان یہِ بَناوان یَتھ چھُ آسان لٮ۪کھِتھ یہِ چھُ ایپٕل جوٗس یا یہِ چھُ اَمبَن ہُنٛد جوٗس سُہ چھُ آسان واریاہ سُہ چھُنہٕ آسان پیور کینٛہہ تَوَے چھِ اَسہِ چھِ مَدر کَران کٲم یا سٲنِس گامَس منٛز چھِ یِم چھِ اَتھ چھِ باغ باغ آسان یِم چھِ باغَن منٛز پانَے یِم آسان ژوٗنٛٹھۍ یا اَمبہٕ چھِ آسان پَتہٕ چھِ یِم پانے تِم مِکٕس کَران یا گرٛایِنٛڈ کَران کیاہ چھُ کَران تہٕ پَتہٕ چھُ جوٗس بَناوان سُہ چھُ واریاہ زیادٕ ہیٚلدی آسان سُہ چھُ واریاہ زیادٕ بیٚنِفِٹٕڈ آسان یَتھ خٲطرٕ مطلب پانَس خٲطرٕ بیٚیہِ یُتُے یوت نہٕ کینٛہہ زیادٕ کھۄتہٕ زیادٕ آب چٮ۪وٚن سُلے وۄتھُن بیٚیہِ تھوڑا سا ایٚکزَرسایِز کَرٕنۍ یا کُن گژھُن زیادٕ کھۄتہٕ زیادٕ چھِ أسۍ دوران آسان ہُم یہِ کٲم یا زیادٕ چھِ أسۍ گَرِ کَران سَبزی تَتھ خٲطرٕ چھِ اَسہِ پیٚوان واریاہ زیادٕ ایٚنَرجی ضوٚرَتھ تہٕ یِم چیٖز چھِ یِم أسۍ یِم اَسہِ اَنٛدَر سۭتۍ مضبوٗط چھِ تھاوان تہٕ اَسہِ چھِنہٕ پیٚوان کانٛہہ یِم کیٚنہہ یِم تھاوٕنۍ کِہیٖنۍ بیٚیہِ اگر ڈِزیٖز وُچھو مےٚ بؠمارِ وُچھو تہٕ اَسہِ چھُ گَرِ چھِ تھاوان صاف آب سورُے چیٖز تھاوان صاف بؠمار گژھو نہٕ پیٚنۍ اِنفؠکشَن گَژھِ نہٕ کِہیٖنۍ فرجَس منٛز فرجَس منٛز چھِنہٕ تھاوان زیادٕ تریش کِہیٖنۍ کیٛازِکہِ زُکام گَژھِ نہٕ کَرُن یا کٲنٛسہِ چھِ گژھِ نہٕ خراب گژھٕنۍ یا تَف گژھِ نہٕ کھَسُن یِم چیٖز چھِ گَرے واریاہ زیادٕ مَدے نظر تھاوان تہٕ مےٚ چھُ باسان ہر أکِس اِنسانَس پَزَن یِم چیٖز واریاہ زیادٕ مَزٕ مَدے نظر تھاوٕنۍ